اَسلامُ علیکُم وَرحمتُہ اللہ وَبَرکاتُہ تِکیٛازِ حظ اَسہِ حظ چھِ اِنٹَرنٮ۪ٹ واریاہ ضٔروٗری اِنٹَرنٮ۪ٹ چھِ اَسہِ واریاہ ضٔروٗری اگر حظ بٮ۪نٛکَس آسہِ اِنشورنٕس وِنشورنٕس حظ چھِ کَران حظ گاڑِ یا کُنہِ حظ تَمہِ ساتہٕ چھِ واریاہ فٲیدٕ مِلان حظ اگر حظ مِثال پگاہ گٲڑۍ گٔے نہٕ حظ دُبہٕ مِثال حظ ٹاس واس آو خۄداے دِیِن نجات حظ ٹاس واس آو اِنشورنٕس حظ آسہِ کٔرِتھ کٲم حظ گژھِ یِم حظ کَمپٔنی وٲلۍ آسَن حظ تِم حظ کَرَن کٲم تِم حظ دِن گٲڑۍ نٔوٕے تہٕ مےٚ چھِنہٕ زیادٕ جانکٲری کیٚنٛہہ تہٕ گٲڑۍ دِنا نٔوٕے کِن بٮ۪نٛک وٲلۍ دِن پونٛسہٕ تہٕ تی حظ چھِ گژھان حظ یا اِنشورنٕس بیٚیہِ حظ چھِ بٮ۪نٛک اَکھ واریاہ ضٔروٗری اِنٹَرنٮ۪ٹ حظ اَسہِ بیٚیہِ واریاہ واریاہ ضٔروٗری لَگان حظ تِکیٛازِ حظ منٛزٕ حظ چھِ پٮ۪وان تیُتھ کانٛہہ کٲم یہِ نہٕ حظ اِنسانَس تَگٲنی چھِنہٕ یا باقیَن مُلکَن منٛز حظ چھِ گژھان اِنسان تَتہِ ہسا حظ چھِ لگان اِنٹَرنٮ۪ٹ ضٔروٗرت مِثال حظ کٲنٛسہِ زَن آسہِ زَنہٕ حظ اِنٛگلِش تَگٲنی کیٚنٛہہ سُہ حظ ہٮ۪کہِ ٹرٛانَسلیٹ وینَسلیٹ گوٗگٕل پٮ۪ٹھ کٔرِتھ حظ سُہ حظ ہیٚکہِ تَتھ پٮ۪ٹھ وٕچھِتھ اگر حظ بیٚیہِ کیٚنٛہہ تہِ کانٛہہ تہِ سوال آسہِ کیٚنٛہہ تہِ حظ اِنٹَرنٮ۪ٹَس حظ پٮ۪ٹھ گژھو حظ گوٗگٕل حظ کھُلاوو تَتھ پٮ۪ٹھ حظ ہٮ۪کو أسۍ پرٛٮ۪تھ کانٛہہ پرٛٮ۪تھ کانٛہہ کۄچھَن حظ کَرٕنۍ سالٕو حظ مِثال کانٛہہ تہِ کۄچھَن حظ اگر حظ کانٛہہ ٹیٖچرَن تھوٚو کۄچھَن گَرِ نہٕ حظ زَن حظ توٚگ نہٕ اَمہِ خٲطرٕ حظ چھِ گوٗگٕل واریاہ بہتریٖن تہٕ بہتریٖن حظ بیٚیہِ حظ چھِ أسۍ اِنٹَرنٮ۪ٹ لگان واریاہ ضٔروٗرت تھینٛکٕس